ہیٚلو اَسلامُ علیکُم مےٚ کَرے یہِ کار بُک مگر مےٚ چھَنہٕ مطلب مےٚ کَریمو تۄہہِ فون تۄہہِ چھَو نہٕ کالٕے گژھان تہٕ بہٕ چھَس نہٕ ہٮ۪کان تُہٕنٛز لوکیشَن تہِ ٹرٛیک کٔرِتھ کِہیٖنٛۍ اگر تُہۍ مےٚ ؤنِو کہِ تُہۍ کَژٕ وٲتِو تِکیٛازِ مےٚ گوٚو واریاہ ٹایِم اِنتظار کَران تہٕ یورٕ گوٚو مےٚ واریاہ زیادٕ ژیر تہِ بہٕ گژھٕ سُلے واتٕنۍ تہٕ تیٚلہِ چھُنہٕ مےٚ کٕہٕنٛۍ تہِ فٲیدٕ تُہۍ کٔرِو مےٚ پَنٕنۍ لوکیشَن سینٛڈ تُہۍ کَتَس وٲتِو تہٕ تَمی حِساب روزِ بہٕ تہِ تیٚلہِ تیار شُکریہ